پانٛژن نَفرَن ہُنٛد ناو یِم حظ سٲنِس ہمسایَتَس منٛز یِوان چھِ گۄڈنیُک ناو حظ چھُ محمد الطاف بَٹ بیٚیہِ حظ چھُ محمد شفیع بٹ بیٚیہِ حظ چھُ عبدالرشیٖد بٹ بیٚیہِ حظ چھُ محمد عباس بٹ بیٚیہِ حظ چھُ مُشتاق احمد یِم حظ چھِ پانٛژھ نفر یِم سٲنِس پانٛژَن نفرن ہُنٛد ناو یِم سٲنِس ہَمسایَتَس منٛز یِوان چھِ